ییٚمہِ ساتہٕ تہِ أسۍ زٔمیٖن چھِ پٮ۪وان ہیوٚن یا کٕنُن چھِ پٮ۪وان تمہِ ساتہٕ چھِ أکِس فارمَرَس واریاہ مان ژٕ مُشکلات پٮ۪وان تُلٕنۍ مُشکلات پٮ۪وان تُلٕنۍ کیٛازِکہِ ییٚمہِ ساتہٕ أسۍ زٔمیٖن کٕنان چھِ تمہِ ساتہٕ چھِ اَسہِ مان ژٕ یُس مان ژٕ یہِ اَکھ زٔمیٖندار ییٚمِس سُہ کٕنُن چھِ آسان تٔمِس چھِ سُہ چھِ مان ژٕ پنٕنۍ ریٹھ کَران تَتھی مان ژٕ یہِ گژھِ ییٖتِس گژھُن مان ژٕ بیٛاکھ بیٛاکھ زٔمیٖندار چھِ وَنان تٔمِس نہ بہٕ دِمَے یوٗتاہ یَتھ مَلرَس دِمَے بہٕ یوٗتاہ ہُہ چھُ دَپان تَس بہٕ دِمَے یوٗتاہ مگر پَتہٕ ییٚمہِ ساتہٕ سُہ مینُن چھِ پٮ۪وان اَسہِ تمہِ ساتہٕ چھِ مان ژٕ أکِس مان ژٕ زٔمیٖندارَس واریاہ مُشکلات پٮ۪وان تُلٕنۍ مان ژٕ کٔمِس جادٕ گوٚوا کَم گوٚوا بیٚیہِ چھِ اَسہِ پٮ۪وان تمہِ ساتہٕ تٔحصیٖلدار اَنُن یہِ تٔحصیٖل پَٹھوٲرۍ اَنُن پَٹھوٲرِس نِش چھِ اَسہِ پٮ۪وان مان ژٕ یہِ کاغذَس ساین واین کَرناوُن کمہِ ساتہٕ اے اِنتخاب چھُ اَسہِ پٮ۪وان بَناوناوُن زٔمیٖنَس خٲطر ییٚمہِ سۭتۍ سُہ اَسہِ سٲنِس ناوَس چھِ گژھان پَتہٕ سُہ زٔمیٖن تمہِ بغٲر چھِنہٕ سٲنِس ناوَس گژھان سُہ زٔمیٖن کینٛہہ یُس ییٚمہِ سۭتۍ أسۍ مان ژٕ زٔمیٖن یہِ کٕنُن چھِ پٮ۪وان زٔمیٖن تیٚمہِ ساتہٕ تمہِ ساتہٕ چھِ مان ژٕ یِم مُشکلات پٮ۪وان کہِ أسۍ گژھو نہٕ أسۍ چھِ وَنان کہِ اسہِ گژھن پَنٕنۍ پونٛسہٕ اِنۍ برابر یہِ یَتھ ریٹَس اَسہِ دیُتمُت چھُ مگر اَسہِ چھِ تَتھ ریٹَس یِوان برابر کینٛہہ دۄہ کھۄ دۄہ چھِ زٔمیٖنَس کھَسان زٔمیٖن چھِ واریاہ أصٕل چیٖز أکِس ییٚمِس اِنسانَس خٲطرٕ چھِ زٔمیٖن واریاہ قۭمتی تھاوان مگر یہِ دۄہ کھۄ دۄہ گژھِ زٔمیٖن ہیوٚن تہٕ کٕنُن گژھِ نہٕ کینٛہہ بیٚیہِ کیٛاہ وَنَے بہٕ